نَو لَچھ نَمنَمَتھ ساس نَو شیٚتھ پانٛژھ نَمَتھ پانٛژھ لَچھ پانٛژھ وَنزاہ ساس پانٛژھ ہَتھ شُوانٛزاہ زٕ لَچھ دُوَنزاہ ساس ٲٹھ شیٚتھ پٕنٛژٕ ٲٹھ لَچھ سَتسَتَتھ ساس نَو ساس پٕنٛژٕ نَو لَچھ اَرداہ ساس پانٛژھ ہَتھ تہٕ شَتوُہ اَکھ لَچھ اَکہٕ نَمَتھ ساس زٕ ہَتھ تہٕ تیٚتٕرہ